وعلیکُم اَلسلام السلام علیکُم بَس حظ دُعا تُہۍ چھُو حظ ٹھیٖک شُکُر حظ مٲلِکَس کُن تُہۍ ؤنِو حظ بَس حظ شُکُر خۄدا صٲبَس کُن وۄنۍ کٔرِو حظ حُکمہ شُکُر حظ مٲلِکَس کُن ؤنِو اچھا نہِ حظ عٲش کٔرِتھ کُس ہیوٗ اٮ۪ولیبٕل چھِ مےٚ پانٛژھ شےٚ قٕسٕم ٹی سی آی چھِ مٮ۪کٕس چھِ خیبَر چھِ آرکو چھِ نِو وُڈ چھِ وۄنۍ کُس ہیوٗ حظ چھِ تھاوُن آرکو چھِ گژھان سیفکَو سُہ گوٚو لوکَل سیٖمنٹ ژور ہَتھ تہٕ وُہ رۄپیہِ یُس ٹی سی آی مٮ۪کٕس چھِ گژھان سُہ چھِ گژھان پانٛژھ ہَتھ رۄپیہِ ساروی کھۄتہٕ سارِوی کھۄتہٕ درٛوٚگ ہیوٗ حظ چھِ گژھان آز گژھان یہِ ٹی سی آی الٹرٛا اَہَن حظ شےٚ ہَتھ رۄپیہِ بیگ ہے بہتریٖن حظ آ کُس ہیوٗ حظ چھِ نیُن کُس ہیوٗ حظ چھِ نیُن الٹرٛا حظ نہِ حظ عٲش کٔرِتھ کٔژ بیگ تٕرٛہ بیگ حظ نہِ حظ عٲش کٔرِتھ پانٛژھ ہَتھ سَتَتھ رۄپیہِ حظ گژھیو تُہَنٛد خٲطر ساڑ پانٛژھ ہَتھ حظ گژھیو تَمہِ کَم نہٕ حظ گژھیو نہٕ کیٚنہہ وٕ مےٚ تیوٗت کینٛہہ مےٚ دوٚپ تُہۍ چھُو یَپٲرۍ ہمسایی وۄنۍ تھومو مےٚ ساڑ پانٛژھ ہَتھ گژھیو تۄہہِ یہِ تیٚلہِ نہِ حظ اگر نہٕ اگر نہٕ حظ بَجَٹ چھُو کِہیٖنۍ تُہۍ نِیِو خیبَر نِیِو سُہ دِمو بہٕ تۄہہِ ساڑَے ژور ہَتھ خیبر تہِ ہے چھِ ٹھیٖک ٹھاک البتہ تھوڑا چھِ شِکایَت یِوان

ییٚمہِ ساتہٕ حظ تۄہہِ خۄش گژھیو وٕنۍکٮ۪نَس نیٖوا صُبحَس نیٖوا ٹھیٖک حظ چھِ تُہۍ حظ کٔرۍزیو مےٚ فون اَہَن حظ بہٕ تھامو تۄہہِ تُہۍ تھٲیِو ہاف پیمینٛٹ ییٚتٮ۪تھ آ ہاف پیمینٛٹ کٔرِو تُہۍ

آچھا ٹھیٖک حظ چھِ اَچھا بیٚیہِ اوس حظ کیٚنہہ حُکمہ شُکمہ ٹھیٖک حظ چھِ بیٚیہِ کیٚنہہ ٹھیٖک حظ چھِ عٲش کٔرِتھ حظ اَدٕ حظ السلامُ علیکُم